آ بِلکُل مےٚ سۭتۍ چھُ اکھ واقع سَپدیومُت یعنی کہِ اکھ یُتھ اٮ۪کٔسپِرینس چھُ میانہِ زنٛدگی منٛز آمُت تہٕ بہٕ ٲسٕس گٔمٕژ یہِ چھِ کۄپوارِ سایڈٕ اکھ جاے تَتھ چھُ ناو بنگس ویلی یُس بِلکُل تھزرَس چھِ تہٕ سُہ چھُ یوٗتاہ شوٗبوُن یوٗتاہ خوٗبصوٗرت یوٗتاہ دِل لُباوُن وول واجٕنۍ جاے مطلب اِنسان چھُ نہٕ تَصوُرے ہٮ۪کان کٔرِتھ زَن چھُ ہُہ بہ ہُہ جنت تہٕ بَس مےٚ آسہٕ وۄنۍ یِم کتھٕ بوٗزمَژے تہٕ أسۍ گے تور تہٕ نیصفہٕ زیادٕ گۄڈٕنیکۍ یُک اسہِ پیو اسہِ گاڑِ منٛزے پَکُن تہٕ تمہِ پَتہٕ مَگر یُس اَسہِ کٔلایبِنگ کٔر مان ژٕ پَتہٕ یُس اَسہِ سُہ پَنٕنیو کھۄرو سُہ پوٚک سُہ سُہ اوس واریاہ زیادٕ الگ اکھ تَجرُبہٕ یُس مےٚ زنٛدگی ہُند سُہ سارویو کھۄتہٕ زیادٕ خوٗبصوٗرت پَل ٲسۍ یِتھ وَنو سُہ اوس زندگی ہُنٛد سارویو کھۄتہ خوٗبصوٗرت پَل تہٕ اَمہِ دۄہ اوس روٗد تہِ پیوان تہٕ موسم اوس واریاہ زیادٕ حَسیٖن سُہ اکھ بیوٹِفُل وِیو اوس تَپٲرۍ سٲرسی بہت خوٗبصوٗرت واریاہ زیادٕ خوٗبصوٗرت اوس تہٕ أسۍ ٲسۍ کٔلایبِنگ کران تہٕ وۄنۍ ٲسۍ أسۍ تَتھ پَہاڑَس وٕنہِ کھسٲنی کھسٲنی تہٕ اِنسان اوس وَنان وٕنہِ کَتہِ وارِ وٕنہِ کوٗ وٕنہِ کوٗتاہ ٹایم لگہِ اَتھ اور واتنس کوٗتاہ ٹایم لگہِ تہٕ سُہ یِتُھے أسۍ پَکان ٲسۍ وَتہِ وَتہِ أسۍ ٲسۍ وَنان نہ وۄنۍ رُکو أسۍ ییٚتۍ وۄنۍ رُکو أسۍ ییٚتی تہٕ تَتھ منٛز آیہِ اَسہِ واریاہ تِم ہٲڈٔلز تہٕ آیہِ تہٕ مَگر اَسہِ دوٚپ نہ اَسہِ چھُ تور تام واتُن کُنہِ تہِ حالتس منٛز تہٕ خدا صٲب چھُ بے شک تِمن مدد دِوان یِم پَکنٕچ کوٗشِش چھِ کران تھوٚد وۄتھنٕچ کوٗشِش چھِ کران تہٕ اَسہِ تھٲو پَنٕنۍ یہِ کوٗشِش بِلکُل جٲری صُبحٲے اوس اَسہِ سفر کوٚرمُت سٔٹاٹ صُبحٲے پانژِ بَجہِ پٮ۪ٹھ تہٕ ژیٖرۍ ٲسۍ تہٕ مطلب ژور بَجہِ تام اوس اَسہِ سُہ کَور کورمُت تہٕ ژور بَجہِ یِتھُے أسۍ بِلکُل تَتھ سُپاٹَس پٮ۪ٹھ وٲتۍ تَتھ تَتھ کیاہ چھِ أسۍ وَنان مان ژٕ تَتھ کُہس پٮ۪ٹھٕ یِتُھے أسۍ وٲتۍ یِتھُے اَسہِ بۄن کُن پَتہٕ نَظر ترٲو سُہ اوس بِلکُل ہوٗ بہ ہوٗ ٲس زَن جنت اِنسانس اوس یوٗتاہ دِل خۄش کران یوٗتاہ دِل خۄش کران اِنسان ہیٚکہِ نہٕ لفطن منٛز تَمیُک سُہ ویو ہٮ۪کہِ نہٕ اِنسان ڈِسکرایب کٔرِتھ کِہینۍ بِلکُلے ہٮ۪کہِ نہٕ کِہینۍ کٔرِتھ تیوٗتاہ خوٗبصوٗرت اوس سُہ منظر تہٕ تَتھ أندۍ أندۍ ٲسۍ واریاہ زیادٕ پَتہٕ کُلۍ کٔٹۍ ٲسۍ تَتھ پَتہٕ أندۍ أندۍ واریاہ زیادٕ تہٕ ییٖژاہ گریٖنری ٲسۍ ییٖژاہ شاف صاف تہٕ شَفاف ہوا اوس تہٕ آبہٕ نیہر تہٕ آبہٕ شار ٲسۍ تَتھ کُن واسان سُہ اوس واریاہ زیادٕ خوٗبصوٗرت تہٕ میٲنۍ یِم الفط ہٮ۪کن نہٕ تَمیُک سُہ یُس سُہ تَجرُبہٕ چھُ سُہ ہٮ۪کن نہٕ یِم ڈِسکرایب کٔرِتھ کِہینۍ سُہ اوس واریاہ زیادٕ اکھ اَصٕل کلایمبِنگ لوکیشن تہٕ سُہ چھِ سٲنۍ سی کۄپوارا ڈِسٹرکس منٛز یُس زَن کہِ بَنگس ویلی چھِ یہِ چھُ واریاہ زیادٕ خوٗبصوٗرت تہٕ آز کل تہِ چھِ اَتھ منٛز سِیاح واریاہ زیادٕ یِم باقیو مُلکو پٮ۪ٹھ یا پنٕنی کٔشیٖر ۂندۍ لُکھ تہِ چھِ اَتھ وٕچھنہِ گژھان سُہ چھُ واریاہ زیادٕ خوٗبصوٗرت